اگر بہٕ وٕچھِ بہٕ کیازِ چھُس روزَان یا کِتھ کٔنۍ چھُس روزان ماٹِویٹٕڈ یا فوکسٕڈ پنٛنہِ رایٹِنٛگ پٮ۪ٹھ تَتھ پٔتھۍ کِنۍ چھِ واریاہ زیادٕ چیٖز یِمن پٮ۪ٹھ مےٚ نظر تھاوٕنۍ چھِ پٮ۪وان تِکیازِ ییٚمہِ ساتہٕ بہٕ سُہ صُبحس سٹارٹ کَران چھُس یا شامنَس سٹارٹ کَران چھُس رایٹِنٛگ مےٚ چُھ دٮ۪ماغَس منٛز اَکھ گول اَکھ آسان سٮ۪ٹ کٔرِتھ مےٚ کُس تھیٖم گَژھِ آسُن سیٚنٹرٛل آیڈِیا کیاہ گژھِ آسُن یا یُس مےٚ ریٖڈر آسان چھُ تٔمِس پٮ۪ٹھ کُس اِمپیٚکٹ گَژھِ آسُن تکیازِ ییٚمہِ ساتہٕ بہٕ رایٹ کَران چھُس تَتھ چھُنہٕ پٔتھۍ کِنۍ آسان بیٚیہِ کانٛہہ وجوٗہات کینٛہہ بٔلکہِ سمٹایمٕز یَتھ أسۍ وَنان چھِ وۄمنٛٹ آن دَ پیج بہٕ چھُس شاید تِتہِ کَران تِکیازِ یِم مےٚ پَنٕنۍ خیالات آسان چھِ تِم حظ چھُس بہٕ سۄمرٲوِتھ اَتھ پیجَس پٮ۪ٹھ ترٛاوُن تاکہ کل جاکے ییٚمہِ ساتہٕ بہٕ یہِ پانہٕ پَرٕ تَمہِ ساتہٕ گَژھِ مےٚ پانہٕ تہِ یہِ باسُن زِ ایٚکچُلی میون فوکَس کیاہ اوس اَمہِ رایٹنٛگ ہُنٛد نہ کہ یہِ زِ اگر مےٚ کینٛہہ آسان چھُ پانَس چھِ مےٚ آسان پٔرسٕنل پرٛابلِمٕز تِم ہَسا کَرٕ بہٕ شیر لُکَن سۭتۍ بٔلکہِ یِم ہَسا اوٚوَر آل سٲری اِشوٗز آسان چھِ تِم چھِسَک بہٕ رِلیٹ کَران پٲنۍ پانَس سۭتۍ اینڈ تَتھ متعلق چھُس بہٕ لٮ۪کھان پٔلَس بہٕ چُھس ماٹِویٹ روزان فوکَسڈ روزان اَمہِ طریٖق تہِ تِکیازِ مےٚ چھِ سٲری چیٖز آسان زارِ غور ریٖڈر سُنٛد دٮ۪ماغ چھُ مےٚ آسَان زارِ غور نٮ۪برِم سُچویشَنٕز چھِ مےٚ آسان زارِ غور سٔرکم سِٹینسٕز چھِ مےٚ آسان زارِ غور یا بیٚیہِ تہِ کانٛہہ چیٖز چھِ مےٚ آسان زارِ غور تِم ہَسا چھُس بہٕ پانَس دٮ۪ماغس منٛز بَہ چھُس اَکھ اِمیج کرٛیٹ کَران تہٕ تَمہِ پَتہٕ ہَسا چھُس بہٕ سۄ اِمیج ترٛاوَاان تہٕ لٮ۪کھن حظ چھُس پنٛنِس پیجَس پٮ۪ٹھ اِٹس ناٹ نٮ۪سَسٔری زِ بہٕ ہَسا چھُس جنٛرٕل لٮ۪کھان بٔلکہِ سمٹایمٕز ہَسا چھُس بہٕ ڈایری اَنٹرٛی کَران پرٛاپَرلی اینڈ سمٹایمٕز چھُس بہٕ یہِ مِس کَران اِٹِس ناٹ نٮ۪سَسٔری زِ مےٚ آسہِ پرٮ۪تھ دۄہ کانٛہہ نَتہٕ کانٛہہ سُہ چیٖز یُس مےٚ ڈیٚفِنِٹ آسِہ سُہ آسِہ مےٚ ترٛاوُن پنٛنہِ ڈایری پٮ۪ٹھ بٔلکہِ کُنہِ ساتہٕ چھُ تِیُٚتھ ہیو کانٛہہ اِونٛٹ آسان یُس زَن مےٚ نٮ۪سَسٔری چھُ آسان ترٛاوُن تہٕ سُہ اِوٮ۪نٹٕے یُس زَن اٮ۪سوٚسیٹ چھُ آسان باقِیَن سارنٕے چیٖزن سۭتۍ سُہ ہَسا چُھ مےٚ نٮ۪سَسٔری بَنان سُہ ہَسا چُھ مےٚ ضٔروٗری بَنَان کَتھ پٮ۪ٹھ اَتھ پیجَس پٮ۪ٹھن ترٛاوُن اینڈ رہا سوال زِ بہٕ کۄس زبان چھُس استعمال کَرَن مےٚ چھِ رۄبُ العالمیٖنَن واریاہ زیادٕ زبانہٕ دِژ مَژ تہٕ پٔرٹِکیوٗلَرلی اگر مےٚ لٮ۪کھُن کرُن آسان چھُس بہٕ چھُس پرٛیفَر کَران پنٕنۍ مادٔری زبان کٲشِر یا کُنہِ ساتہٕ چھُس بہٕ یوٗز کَران اِنٛگلِش تہِ اینڈ کُنہِ ساتہٕ چھُس بہٕ یوٗز کَران اُردو تہِ مگر پٔٹِکیوٗلَرلی ییٚمہِ ساتہٕ بہٕ وٕچھان چھُس اردوٗ چھُ مےٚ زیادٕ پَہمَ لٮ۪کھَان تہٕ پرٛپورشَن یُس زن مےٚ کٲشریٚک چھُس سُہ ہَسا چھُ ٹٮ۪ن پٔرسنٛٹ اینڈ ٹُوَنٹی فایِو پٔرسنٛٹ پرٛپورشَن یُس ہَسا آسِہ سُہ ہَسا آسِہ مےٚ اِںٛگلِشُک اینڈ ییٚمہِ ساتہٕ بہٕ لٮ۪کھان چھُس مےٚ چُھنہٕ ضروٗری کینٛہہ کہِ ییٚمہِ ساتہٕ مےٚ ہمیشہِ تھاٹ یِن تِم ہَسا یِن أکِس پٔٹِکیوٗلَر زبانہِ منٛز بٔلکہِ کُنہِ ساتہٕ کانٛہہ تھاٹ آسُن تیُٚتھ تہِ یُس زن بیٚکِس أکِس ایلِیَن لیٚنگویج یَتھ أسۍ وَنان چھِ تَتھ منٛز تہِ ہٮ۪کَان یِتھ